اَکھ اہم چھِ پٕلے کَران ایٚجُوکیشَن روٗل کٔشیٖر منٛز کہِ یِتھ پٲٹھۍ یِم بے روزگار چھِ ییٚتہِ چھِ وُنکیٚس نِوان کَنٹرٛیکچٕوَل وُنکیٚس چھِ نِوان یا کیٚنٛہہ لیٖز بیسَس پٮ۪ٹھ نِوان یہِ چھِ واریاہ اَکھ سٹیٚپ اصٕل گورمِنٛٹُک مَگَر یِم جَوان یوٗتھ چھِ یِمو پوٚرمُت چھِ یِمَن پَزِ تِہنٛز رِکریوٗٹمیٚنٛٹ کَرٕنۍ تہٕ یِمَن پَزِ تِم تہِ لاگٕنۍ پٔرمِنیٚنٛٹ ملٲزم یہِ کیاہ گوٚو کہِ یِم لاگَن یِمَن لیٖز بیسَس پٮ۪ٹھ تِمَے یِم نَفَر گورمیٚنٛٹ مُلٲزِم ہیٚکان لگِتھ تِمنٕے چھِ یِم تھاوان آوُر تِمَن تھاوان دۄن ؤرۍ یَن پٮ۪ٹھ کَنٹرٛیچٕوَل پَتہٕ چھَکان نیٚبَر پَتہٕ دِوان بیٚکِس وٲرۍ گوٚو اَکھ پٔرمِنیٚنٛٹ یِتھ پٲٹھۍ لَگہِ ہے کَمپِٹِشَن اَکھ کَمپِٹِشَن چھِ وُنکیٚس لوٚگمُتٕے مگر یِتھ پٲٹھۍ لَگہِ ہا اَکھ پرٛاپَر کَمپِٹِشَن یہِ چھِ وُنکیٚس کَران گورمیٚنٛٹ کٲم أکِس نفرَس دِوان ؤنکیٚس جاب بیٚکِس نہٕ دِوٲنی گوٚو بیٛاکھ چھِ وَنان بٔے چھُس قٲبل مےٚ کیٛازِ نہٕ اَگَر رِکریوٗٹمیٚنٛٹ گژھہِ ہے أتی ننہٕ ہا قٲبل کُس چھُ قٲبِل گژھہِ ہے سِلیٚکٹہٕ یُس تٔمِس کھۄتہِ کَم آسہِ ہے سُہ گژھہِ ہے نیٚکٕسٹہٕ اَٹیٚمپٹَس منٛز